میٛانہِ فیملی میٛانہِ فیملی منٛز ہَسا چھِ میٛون مول موج بؠنہِ تہٕ میٛٲنۍ نان روزان یُس ہسا مول چھُ مےٚ تٔمِس ہسا چھُ ناو علی محمَد بٹ سُہ سُہ چھُ ریٹایِٔر پرِنٛسِپُل تہٕ یُس مےٚ مٲج چھِ سۅ ہسا چھِ ہاوُس وایِف یۅس مےٚ بؠنِہ چھِ أمۍ سۅ ہسا چھِ ڈاکٹر تہٕ یُس مےٚ نان چھِ سۅ تہِ ہسا چھِ گرے آسان تہٕ بیٚیہِ ہسا چھِ مےٚ ترٛےٚ پیتٕر اَکھ پھۄپھ زٕ مام تہٕ اَکھ ماس پیتٕر بٲے بارٕنۍ پیتٕر بٲے چھِ مےٚ شےٚ سَتھ پیتٕر بٲے چھِ مےٚ سَتھ تہٕ پیتٕر بؠنہِ چھِ مےٚ زٕ مامتٕرۍ بٲے چھِ مےٚ ژور تہٕ مامتٕر بؠنہِ چھِ مےٚ ترٛےٚ ماستٕر بٲے چھِ مےٚ زٕ ماستٕر بؠنہِ چھِ مےٚ زٕ پۅپھتٕر بؠنہِ چھِ مےٚ زٕ تہٕ پوپھتٕر بوے چھُ مےٚ اَکھ یِہ ہسا چھِ مےٚ فیملی فرینٛڈس مےٚ ہسا ٲسۍ مےٚ ہسا چھِ گرٕکۍ فرینٛڈس تہِ کالیج فرینٛڈس تہِ سکوٗلٕکۍ سکوٗل فرینٛڈس تہٕ یِم مےٚ کالیج فرینٛڈس چھِ تِمَن منز ہسا چھِ مُنیٖب ہسا چھِ سَقلین ہسا چھِ حنان ہسا چھِ یِم ہسا چھِ مےٚ فرینٛڈس بیٚیہِ یِم مےٚ گرٕکۍ یار چھِ تِمو منٛز ہسا چھِ نیٖم احمد چھِ غزنفر چھِ اعجاز احمد چھِ تہٕ بیٚیہِ یِم مےٚ سکوٗل فرینٛڈس چھِ تِمو منٛز ہسا چھِ مےٚ احتِشام چھِ رَمیٖض چھِ ساقِب چھِ بیٚیہِ تہِ ہسا چھِ مےٚ واریاہ فرینٛڈس تِم ہسا چھِ میٛٲنۍ فرینٛڈس تہٕ میٛٲنۍ فیملی میٛٲنۍ یِم سٲری فرینٛڈس تِم ہسا چھِ سٲری پَران تہٕ تِم تہِ ہسا چھِ میٛٲنی پٲٹھۍ گریجویشن کَران یِم ہسا ٲسۍ اَباؤُٹ میٛٲنۍ فرینٛڈس تہٕ میٛٲنی فیملی